آ مےٚ چھُ اکھ کَزٕن ییٚمۍ زَن پی ایچ ڈی پیتھولجی منٛز چھُ کوٚرمُت سۄ چھِ اسہِ وَنان کہِ کُلۍ کٔٹۍ کٕتھ پٲٹھۍ چھِ رَچھِنۍ اَسہِ چاہے سُہ میوٕ کُلۍ ٲسِنۍ یا پوشہٕ کُل ٲسِنۍ سۄ چھِ اَسہِ وَنان کہِ تۄہہِ کِتھ کٔنۍ چھِو یِم رَچھِنۍ کُنہِ ساتہٕ چھےٚ سۄ وَنان کۄس کھاد چھو تراوٕنۍ کۄس چھےٚ نہٕ تراوٕنۍ کر کتھ ٹایمس پٮ۪ٹھ چھ آب آب تراوُن کَتھ ٹایمَس پٮ۪ٹھ چھُنہٕ آب تراوُن کر چھِ یِمن کَٹٲے کَرٕنۍ گۄڈٕے کَرٕنۍ تہٕ اَپٲری چھِ أسۍ پتہٕ یِمن کُلین وُلین خیال تھاوان أہنزِ نِگرٲنی منٛز